پرٛایویٹ بیٚنٛکس چھِ سیٚمی گورمیٚنٛٹ بیٚنٛک چھِ جے اینٛڈ کے بیٚنٛک یِوان مُجراہ تہٕ پرٛایویٹ بیٚنٛکس سٲنِس ایریا ہَس مَنٛز تَمہِ آیہِ کیٚنٛہہ بیٛاکھ سَوال چھُ تہٕ پرٛیٚفَر کُس کٔرِو تُہۍ سیفَر کُس چھُ اگر تۄہہِ لون آسوٕ نیٛن اِنشورَنس تہٕ پریٚفر کَرو أسۍ گورمیٚنٛٹ بیٚنٛک گورمیٚنٛٹ بیٚنٛک تِکیٛازِ گور مطلَب گورمیٚنٛٹ سکیٖم تہِ چھِ واریاہ اصٕل یہنٛزٕ آسان تہٕ پرٛایویٹ بیٚنٛک تہِ تہِ چھِ اصٕل البتہ أسۍ کرو پرٛیٚفَر گورمیٚنٛٹ بیٚنٛک اگر اسہِ لون آسہِ کُنہ ساتہٕ ضروٗرت پیٛو یا بیٚیہِ کیٚنٛہہ أسۍ کرو تَمہِ ساتہٕ پرٛیٚفر گورمیٚنٛٹ بیٚنٛک بنسبتہ کہِ پرٛایویٹ بیٚنٛک نِش تِکیٛازِ مےٚ ووٚن گۄڈٕنیٚتھٕے اسہِ چھِنہٕ ییٚتہِ پرٛایویٹ بیٚنٛک ایٚولیبٕل ایریا ہَس مَنٛز کیٛنٛہہ